سٲنِس سانہِ کٔشیٖرِ منٛز چھِ واریاہ اوٚرگٔنایزیشن یِم زَن سَپوٹٕس کھیل کوٗد چھِ پراموٹ کران یِمو منز اکھ ساروی کھۄتہٕ بٔڑ چھِ تَتھ چھِ ونان یوٗتھ سپوٹٕس اینڈ سروسِس جموں اینڈ کَشمیٖر یہِ چھ اکھ سُہ اورگَنایزیشَن یُس پوٗرٕ وادی ہٕندۍ کین تَتھ مُختٔلِف ڈِسٹرک کین مُختٔلف دوٗر دَرازٕ گامَن ہٕندین شُرین چھِ پَنُن ٹیلینٹ ہاونُک موقعہٕ دِوان تہٕ پراموٹ کران سپوٹٕس بیٚیہِ تہِ چھِ کَشمیٖرس منٛز واریاہ جموں اینڈ کَشمیٖر کِرکٹ ایسوسِیشن چھُ ہاکی چھِ ایسوسیشن آف جموں اینڈ کَشمیٖر چھ جے کے پولو چھُ یِتھٕے پٲٹھۍ چھ واریاہ واریاہ اوٚرگنایزیشَن سانہِ کٔشیٖرِ منٛز یِم زن لوکل تہٕ بیٚیہِ باقٕے تہِ سَپوٹٕس پراموٹ چھِ کران یِمو منٛز اکھ واریاہ سَپوٹٕس چھِ یِوان اکھ گوٚو تَتھ منٛز کِرکٹ چھِ یِوان فُٹ بال چھِ کران پراموٹ سِکِنگ یُس زَن شیٖنَس پٮ۪ٹھ وَندَس منٛز چھ گژھان مُختٔلِف جاین مُختلف جاین گُلمَرٕگ چھِ گژھان پہلگام سوٚنمَرٕگ واریاہن جاین چھِ سِکِنگ تہِ گژھان بیٚیہِ گوٚو أمِو منٛز ہاکی تہِ چھِ گژھان بیٚیہِ گوٚو کِک بوکسِنگ تہِ چھِ اَتھ منٛز گژھان بیٚیہِ چھُ اَتھ منٛز ریس تہِ چھِ یِمن منٛز گژھان پولو تہِ چھ گژھان ہورٕس رایڈِنگ بیٚیہِ باقٕے باقٕے یِتھٕے پٲٹھۍ چھِ واریاہ سپوٹٕس یِم پراموٹ کران